ہیٚلو اسلام علیکُم تُہۍ چھِو حظ آ رُقَیا بِیٛوٗٹی پیٚٹھ بُٹیٖق پیٚٹھ بُٹیٖق حظ بُٹیٖق رُقَیا بُٹیٖق اچھا اچھا ٹھیٖک باقٕے چھِو حظ ٹھیٖک پٲٹھۍ اسہِ حظ ٲس اسہِ حظ ٲس ویٚڈِنٛگ خٲطرٕ حظ سوٗٹ زٕ ژور ضرَوٗرت آ ویٚڈِنٛگ خٲطرٕ ٲس سوٗٹ ضرَوٗرت مگر الگ الگ مطلب یِم چھِنہٕ حظ برٛاسو چھُ آسان یِم لانٕکۍ سوٗٹ چھِ آسان تِمٕے ٲسۍ مےٚ ضرَوٗرت راتھ وُچھیے مےٚ یَتھ پیٚٹھ حظ اِنَسٹاہَس پیٚٹھ وُچھیَے مےٚ تۄہہِ مَطلب یِم تۄہہِ ایٚڈ چھِنہٕ حظ لگاوان تَمہِ تَتھ منٛز وُچھیے مےٚ سوٗٹ زٕ ژور حظ تِم چھِ آسان تِم یِم کرٛیشیس پیٚٹھ تِم تِم آسان تِم ڈُپَٹا تِم بَڑے والے ڈُپَٹیے تِم بٔڈۍ حظ بٔڈۍ تِم لاں آں آں ڈُپَٹا ہاں بِلکُل بِلکُل تِمٕے حظ مےٚ حظ ٲسۍ تِم یہِ ضروٗرَت حظ ٲسۍ زٕ ژور سوٗٹ تُہۍ ؤنۍتَو حظ مےٚ یہِ یِمن کیٛاہ ریٚٹ گَژھان اَہَن حظ اَہَن حظ سَمٕج حظ اَہَن حظ آ وےٚ اچھا چلو آ بِلکُل حظ یُس حظ یہٕ پٲکِستانی لان چھُنہٕ حظ لان تُہۍ ؤنۍتَو حظ مےٚ یہِ کٔہۍ مَطلب اَتھ کیٛاہ آ پرٛایِز چھُ گَژھان کٔرِیو حظ تھوڑا کَم پَہَم اسہِ حظ اسہِ حظ چھِ نِنۍ زٕ ژور سوٗٹ چھِ اسہِ نِنۍ اچھا اچھا ٹھیٖک ہاں اتھ حظ چھ یِم چھِ روزن ٹھیٖک حظ چھ یِم یِم تِم سِلکہِ پیٚٹھ یا سِلِک چھِو حظ تۄہہِ مَطلب سِلک چھُنہٕ حظ آسان ہاں ہاں ڈی پی ڈی پی ہاں ہاں تِمٕے حظ تِمٕے سِلک یِوان ماننہٕ اچھا اچھا یُس حظ یہِ یُس یہِ سِلِک سوٗٹ چھُنہٕ حظ آسان تُہۍ تُہۍ ؤنۍتَو حظ مےٚ اَتھ کیٛاہ پرٛایِز چھُ گَژھان اچھا اچھا ٹھیٖک مگر اَتھ کیٛاہ حظ اَتھ کیٛاہ حظ کَلَر اچھا چلو چلو ٹھیٖک چھُ اَدم کیٛاہ چَلو اِنشاء اَللّٰہ کھٔسۍزیٚو حظ چلو تیٚلہِ حظ واتو أسۍ اِنشاء اَللّٰہ پا پگاہ واتو أسۍ اِنشاء اَللّٰہ پگاہ حظ واتو أسۍ اِنشاء اَللّٰہ چلو چلو ٹھیٖک حظ چھُ چَلو شُکرِیہ شُکرِیہ او کے او کے سَلامُ علیکُم